اسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِوا حظ آ عاقِب صٲب بہٕ حظ چھُس جاوید صٲب تُہۍ چھِوٕ حظ گَرِ چھِوا سٲری ٹھیٖک اَہَن حظ تُہۍ چھُو ٹھیٖک حظ تُہۍ ؤنِو حظ مےٚ حظ ٲس کَرَن یہِ لونَس خٲطرٕ ایٚپلے مےٚ مےٚ کُس حظ چھُ سارِوٕے کھۄتہٕ اَصٕل لون کُس گژھِ مےٚ

مےٚ حظ اوس رۄپیہِ لَچھ زٕ لَچھ تانم ضروٗرت

اَہَن حظ ٹھیٖک تیٚلہِ چھُ یِہے لون اصٕل ٹھیٖک

اَدٕ کیٛاہ اسلام علیکُم ادٕ کیٛاہ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ اَسلام